ییٚتہِ بہٕ روزان چھُ کُپواراہ تہٕ مےٚ چھُ ییٚتہِ واریاہ زیادٕ پَسنٛد سُہ گوٚو بنٛگَس ویلی یہِ چھِ اَکھ جاے یُس واریاہ زیادٕ خوٗبصوٗرت چھُ تَتہِ چھِ یِوان تِم قُدرتی نظارٕ وُچھنہٕ سُہ چھُ واریاہ زیادٕ خوٗبصوٗرت بہٕ ہٮ۪کہٕ نہٕ تَمِچ خوٗبصوٗرت بیانٕے کٔرِتھ تہٕ تور چھِ أسۍ اَکثر ؤرِیَس منٛز دۄیہِ لَٹہِ گژھان یا ترٛےٚ لَٹہِ گژھان تِکیٛازِ تَتِہِ چھُ واریاہ زیادٕ مَزٕ یِوان